وَٹ آر دیٹ کیٛازِ زَمانَس منٛز ٲسۍ زیادٕ تَر ٲسۍ نہٕ سکوٗل گژھان کیٚنٛہہ مطلب زیادٕ زیادٕ تَر ٲسۍ مطلب یِم کام وام کَران کانٛہہ سکوٗل آسہِ نہٕ گژھان یا کیٛازِ فَنینشلی ٲس پرٛابلِم پَتہٕ ٲسۍ یِمَن گژھان سوزٕنۍ یِمَن لۄکٹٮ۪ن لۄکٹٮ۪ن بَچَن ٲسۍ سوزان مطلب قٲلیٖن کٲم کَرنہِ فیٖتہٕ کٲم کَرنہِ واریاہ کامہِ مان ژٕ ہیٚچھناوان آسہِ کیٛازِ تَمہِ دۄہ ٲسۍ مطلب پونٛسہٕ ٲسۍ نہٕ آسان زیادٕ کیٚنٛہہ پَرنٲیِتھ ٲسۍ نہٕ ہٮ۪کان بَچَن کیٚنٛہہ وٕنۍکٮ۪س چھُ سُہ زَمانہٕ وٕنۍکٮ۪س چھِ مطلب پرٛٮ۪تھ کُنہِ ایریاہَس منٛز مطلب پرٛٮ۪تھ کُنہِ ایریاہَس منٛز چھِ سکوٗل تِمَن چھُ گۄڈٕنٮ۪تھٕے یِوان مطلب آٹ ٹیٖچَر چھُ آسان تِمَن کیٛازِ تِمَن چھُ آٹ ہیٚچھناوان تَتہِ تِمَن چھِ ڈانسِنٛگ ہیٚچھناوان میوٗزِک ہیٚچھناوان پرٛٮ۪تھ کیٚنٛہہ مان ژٕ وٕنۍکٮ۪س چھِ پرٛٮ۪تھ کُنہِ یا ایریاہَس منٛز چھِ یِمَن مطلب مٕڑٕ کورِ چھِ تِمَن تہِ چھِ مطلب تِہِنٛد خٲطرٕ چھِ اِنَسٹیوٗشَن ٹیلرِنٛگ چھِ ہیٚچھناوان مطلب یہِ ڈِزاینِنٛگ چھِ ہیٚچھناوان مہندی آٹ چھِ ہیٚچھناوان مان ژٕ واریاہ یِم چھِ مطلب واریاہ اِنَسٹیوٗشَن سٲنِس ایریاہَس منٛز کَشمیٖرَس منٛز سکوٗلَن منٛز تہِ چھُ مان ژٕ گۄڈٕنٮ۪تھ ٲسۍ نہٕ اٮ۪وٮ۪لیبٕل آٹ ٹیٖچَر مان ژٕ ییٚمہِ سۭتۍ سِکِل تہِ گژھِ آسُن سانہِ زندگی منٛز ضٔروٗری کیٛازِ اَگر نہٕ اِنسان مُلازمَت ہیٚکہِ کٔرِتھ پَگاہ ہیٚکہِ نہٕ لٔگِتھ مُلازِم بِزنِس ہیٚکہِ کٔرِتھ کیٛازِ اَگر یہِ پَنُن سِکِل آسٮ۪س یہِ ہیٚکہِ پَنُن اِنَسٹیوٗشَن کھوٗلِتھ تہٕ یہِ ہیٚکہِ پَنٕنۍ زندگی منٛز برٛونٛٹھ پٔکِتھ تہٕ وۄنۍ چھُنہٕ پٔڑیِنُے یوت خٲطرٕ کیٚنٛہہ مٕڑٕ تہِ چھِ آسان تِم یِمَن آٹ چھُ آسان تِم چھِ پَنُن سِکِل برٛونٛٹھ تِم چھِ پَنُن بِزنِس ہٮ۪کان بَڑٲیِتھ تِہِنٛز زندگی چھِ آسان گژھان